مین چَلینجِز سٲنِس یَتھ پُلوٲمِس منٛز ہَسا چھِ یِوان یہِ کہِ ایجوکیشَن چھِ ییٚتہِ واریاہ یا پَڑا لِکھا نوجوان چھِ واریاہ گورمنٹ ہَسا چھُنہٕ کَران پوسٹ کَڑان تیٖتیاہ کینٛہہ کہِ سارنٕے ہِنٛدۍ نیٖڈٕس گَژھٮ۪ن فُلفِل مطلب کہِ یِمَن ہَسا پَزن وۄنۍ واریاہ سِکیٖم تُلنہِ یَتھ منٛز یِم پَڑے لِکھے یوٗتھ گژھِ ہن ہیٚکان پَنُن ٹایِم صرف کٔرِتھ تِمن سِکیٖمَن سۭتۍ ہیٚکہَن تِم پَنُن بیٚنِفِٹ حٲصِل کٔرِتھ